اگر بہٕ کتھ کَرٕ کَشمیٖری زَبانہ ہٕنٛز یہِ چھِ اَسہِ مَدَر ٹَنٛگ مگر آزکَل چھُ اَسہِ شُرۍ یِمَن چھِ أسۍ ہیٚچھناوان گۄڈے اردو اِنٛگلِش أسۍ چھِ یہِ مٔشِد کَران کہ سٲنۍ مَدَر ٹَنٛگ چھِ کشمیٖری کَشمیٖری گَژھِ اَسہِ ہر أکِس تَگُن جب کہ اسہِ چھُ نَویٚن نَویٚن نٔو جنریشَن چھِ یِوان یمن چھُ نہٕ کٲشُر بِلکُل تَگان پَتہٕ چھِ فیوٗچرَس مَنٛز یمن پرابلم گَژھان یمن چھُ نہٕ کٲشُر تَگان وَنُن کِہیٖنۍ نہٕ أسۍ چھِ گۄڈٕ پریٚفر کران بَچہِ چھُ گۄدٕ ہیٚچھناوان أسۍ اردو اِنٛگلِش جب کہ اَسہ چھِ مَدَر ٹَنٛگ کَشمیٖری سُکولَن مَنٛز چھِ یمن ہیٚچھناوان اِنٛگلِش اردو یوٚت تہِ گَژھَن یِم تتہِ چھِ یمن ہیٚچھناوان بَدَل بَدَل لینٛگویجس مگر کٲشُر نہٕ کِہیٖنۍ أسۍ چھِ فیٖل کَران اِنسَلٹِڈ شاید شاید شاید چھِ أسۍ فیٖل کران اِنسَلٹ اگر أسۍ کٲشُر ہیٚچھو مگر یہِ کتھ چھَ نہٕ کینٛہہ کٲشُر گَژھِ ہر أکِس کٲشرِس تَگُن أسۍ اگر وٕچھو ہر کُنہ کَنٹری مَنٛز چھِ تِہٕنٛدِ مَدَر ٹَنٛگ یِوان پریٚفرَنس دِنہٕ کُنہ تہِ کَنٹری چھِ تمہ چہِ مَدَر ٹَنٛگ چھ آسان تِمَن سُکولَن مَنٛز اَسہِ چھَ نہٕ زیادٕ پریٚفرَنس کٲشرِس کِہیٖنۍ أسۍ چھِ وۄنۍ ہِندُستانَس مَنٛز بَسان اَسہِ چھُ نہٕ تَگان توتہِ کٲشُر کِہیٖنۍ کر پَنن کتھ بہٕ زایَس مےٚ چھُ ماجہِ ووٚنمُت مےٚ ہیٚچھنٲومَکھ ژٕ گۄڈٕ کٲشُر کَرُن کیازکہ یہِ چھُ سون مَطلَب مَدَر ٹَنٛگ امہ سۭتۍ چھِ سٲنۍ پہچان امہ لینٛگویج سۭتۍ چھِ سٲنۍ پہچان ییٚلہِ نہٕ اَسہِ کٲشرُے آسہِ تَگان أسۍ کِتھ پٲٹھۍ وَنو پانَس أسۍ چھ اکھ کٲشر تیٚلہِ کیاہ فَرَکھ چھِ باقیَن تہٕ اَسہِ مَنٛز اگر نہٕ اَسہِ مَدَر ٹَنٛگے تٔج کَرٕنۍ أسۍ کِتھ پٲٹھۍ ہیٚکو پانَس ؤنِتھ کہ أسۍ چھِ کٲشٕر یہِ کنسیٚپٹ پَزِ اَسہِ بَدلاوُن شُرۍ پَزَن اَسہِ گۄڈنیٚتھ کٲشُر ہیٚچھناوُن پَتہٕ چھُ اردو اِنٛگلِش سُہ ہیٚچھن تم پانے سُکولَن مَنٛز اَسہِ پَزِ گۄڈنیٚتھ شُر بوٚڑ بٔڑِس چھُ خیر تَگٲنی شُرِس پَزِ اَسہِ کٲشُر ہیٚچھناوُن شُر گَژھٕ کَرناوُن کٲشِر پٲٹھۍ تہِ کتھ ورنہ واریاہ پرابلم چھِ فیس پیٚوان ہیٚکان کٔرِتھ یہِ اِنسان سپیٖکِنٛگ مَنٛز امس چھِ واریاہ سپیٖکِنٛگ پرابلَم گَژھان فیوچرَس مَنٛز کُنہ وِز چھِ کانٛہہ جاے آسان ییٚتیٚن صرف کٲشُر چھُ آسان وَنُن مگر امس چھُ نہٕ کٲشُر تَگان کِہیٖنۍ نہٕ کیازکہ یِم چھُ نہٕ آسان بَچپَن پیٚٹھ کٲشُر ہیوٚچھمُتُے امس چھِ تَوَے گَژھان سپیٖکِنٛگ پرابلَم أمس یہِ چھُ آسان کٲشُر بَچہِ کٲشُر اِنسان مگر سٹل چھ امس پرابلم گَژھان یہِ چھُ سٹل پرابلم فیس کران کیازکہ یہِ چھُکھ نہٕ آسان بچپن پیٚٹھ کٲشُر ہیٚوچھ نوومُت کِہیٖنۍ کانٛہہ جاے چھِ پیٚوان کُنہِ جایہِ چھُ پیٚوان کٲشرُے یوت کَرُن مگر امس چھُ نہٕ آسان کٲشُر تَگان یہِ چھُ اسہِ خٲطرٕ واریاہ واریاہ واریاہ شَرمہِ ہٕنٛز کتھ کہ أسۍ چھِ کَران پَنن لینٛگویج ہیٚچھنَس شیم فیٖل مگر یہِ کتھ چھَ نہٕ کینٛہہ اَسہِ پَزِ پَنُن مایِنڈ میٚنٹیلِٹی سونٛچ بَدلٕنۍ کہ یِژھ کتھ چھَ نہٕ کینٛہہ اَسہِ پَزِ گۄڈٕ بَچہِ کٲشُر ہیٚچھناوُن تمہِ پَتہٕ چھِ باقیَن لینگویجَن پریفرَنس دِنۍ اَسہِ یِتھ کنۍ باقے کَنٹری ہٕنٛد کران چھِ باقے سٹیٹِکۍ کَران چھِ پَننہِ مَدَر ٹَنگہِ دِوان پریٚفرنس تمہ پَتہٕ کران باقے لینگویجس ہیٚچھان اسہِ تہِ پَزِ تَتھے کنۍ گۄڈٕ پَنن لینگویج ہیٚچھِنۍ پَننیٚن بَچَن ہیٚچھناوٕنۍ پَتہٕ باقے کانٛہہ لینگویج ہیٚچھناوٕنۍ